اگر أسۍ پننِس ایرِیاہس منٛز پنٕنِس ڈسٹرکس منٛز کشمیٖرس منٛز نظر تراوو گۄڈٕنیتھٕے اگر أسۍ کِرکٹر پٕلیر وٕچھُو سُہ چھُ اسہِ گۄڈٕنیتھٕے پرویز رسوٗل چھُ یہِ عبدُالصمد چھُ بییٚہِ چھُ راسِق سلام چھُ یِم زن ہاے لیولہِ پیٹھ گِنٛدان چھِ گِیوندٕمُت چھُکھ گِنٛدان آز پرزنٹس منٛز پتہٕ اگرے أسۍ والی بالن ہنٛز کتھ کرو تتھ منٛز چھُ اسہِ گۄڈٕنیتھٕے یِوان پنُن زاکِر نصار چھُ یِوان اصغر چھُ یِوان والی بالس منٛز ہاے لیولہِ پیٹھ گِیونٛدٕمُتن شاہِد چھُ پتہٕ اگر أسۍ فُٹبالن ہنٛز کتھ کرو مہراج مہراج دیٖن بنڈو چھُ دانِش بٹ چھُ منظور پڈر چھُ یِمو زن ہاے لیولہِ پیٹھ گِیُند یِم زن کشمیٖرک گِنٛدان وٲلۍ پلیر چھِ یِمو زن گِیُندِمُت چھُ ہاے لیولہِ پیٹھ